ہیلو وعلیکُم السلام اہن حظ آ أسۍ چھِ سَنا اچھا اچھا ٹھیٖک ٹھیٖک میڈم جی بہٕ حظ ٲسٕس بٮ۪مار اَدٕ حظ ٹیٖچَر جی أسۍ حظ ہاوَو تۄہہِ سٲری ڈاکمٮ۪نٛٹ سارے چِٹھِ ہاوو بہٕ تۄہہِ مےٚ کیٛاہ دٔلیٖل ٲس مےٚ حظ اوس تف بیٚیہِ اوسُم زُکَام اَہَن حظ اَدٕ حظ ٹھیٖک حظ چھِ بہٕ حظ ٲسٕس بٮ۪مار اِسی لیے ہیٚچِس نہٕ بہٕ سکوٗل یِتھ کِہیٖنۍ تہِ نہٕ وَنہِ یِمو أسۍ اِنشاء اللہ وعلیکُم السلام